اِنڈیاہَس منٛز چھےٚ واریاہ قٕسمٕکۍ فُڈ یِوان اِستعمال کَرنہٕ کھٮ۪ن چٮ۪ن تَتھ تِمَن کھٮ۪ن چٮ۪نَن منٛز چھِ واریاہ اَصٕل اَصٕل پَکوان تہِ یِم ہَر کانٛہہ اِنڈیَن پاپلیشَن چھِ پنٛنِس پانَس منٛز لایِک کَران تَتھ منٛز چھِ یِتھ پَکوان کہِ یِم دوٗری وٕچھتھٕے آب چھُ یِوان ٲسَن مَنٛز اَکھ چھُ تَتھ منٛز بہٕ کَرٕ تہِ کینٛہَن ڈِشَن ہُنٛد ناو ہٮ۪مہٕ بہٕ اَکھ چھُ تَتھ منٛز چھولا پوٗری مَٹَر ڈوسا ڈوسا پَراٹھا آلوٗ پَراٹھا بیٚیہِ چھِ بِریانی چھےٚ تَتھ منٛز بیٚیہِ چھُ تَتھ منٛز یِوان یہِ مَٹَن سوٗپ چھُ یِوان مَٹن چھُ یِوان تَتھ منٛز تَتھ ما تَتھ منٛز چھِ واریاہ واریاہ ڈِشِز یِوان پٔنیٖر ٹِکا چھُ یِوان ہِندوستانَس منٛز چھِ یِتھۍ یِتھۍ واریاہ ڈِش یِم اِستعمال یِوان چھِ کَرنہٕ تِمَن ڈِشَن مَنٛز چھُ واریاہ واریاہ یِتھۍ ڈِش کہِ یِم کانٛہہ واریاہ لُکھ چھِ پَسَنٛد کَران پنٛنہِ روزانہ لایفہِ منٛز کھیٚون چیوٚن جیسے کہِ آلوٗکا پَراٹھا چھِ صُبحٲے أسۍ ناشتَس منٛز تہِ یوٗز کَران شامَن تہِ چھِ أسۍ کَران اَنڈا بُرجی ٹھوٗلَس منٛز چھِ ہَتھ قٕسٕم یِوان مازَس منٛز چھِ یِوان ہَتھ قٕسٕم بَناونہٕ بیٚیہِ چھِ اِنڈیاہَس مَنٛز یِتھ ییٚتہِ اَصٕل اَصٕل فُڈ یِمَن مَسالَن ہُنٛد یِوان اِستعمال کَرنہٕ تَتھ منٛز چھِ واریاہ سپایسِز یِم کَشمیٖر پٮ۪ٹھ تہِ چھِ یِوان منٛگناونہٕ یِم کَشم کَشمیٖرٕکۍ چھِ یِم اِنگرٛیٖڈَنٹ چھِ أسۍ ترٛاوان ہِندوستانکٮ۪ن ہَر أکِس ڈِشَس منٛز ہِندُستانُک ہَر اَکھ اَکھ ڈِش یُس چھُ سُہ چھُ یِوان ڈیٚلِوَر کَرنہٕ آل اوٚوَر یہِ بیٚیہِ چھِ بیاکھ اَکھ خاص ڈِش تَتھ چھِ یِم دَپان شیٖر خوٗرما سُہ تہِ چھُ یِوان یِم ہِندُستانَس منٛز زیادٕ بَناونہٕ سُہ سُہ چیٖز چھُ یِوان بَناونہٕ عیٖدَن پٮ۪ٹھ یا کانٛہہ تہوار چھُ آسان تِمَن پٮ۪ٹھ چھُ یِوان بَناونہٕ یِتھۍ یِتھۍ ڈِش چھِ یِوان ہِندُستانَس منٛز روزان واریاہ واریاہ بَناونہٕ بیٚیہِ چھَس بہٕ دَپان اَسہِ پَزِ پنٛنہِ مُلکٕکۍ ہَر کانٛہہ ڈِش باقیَن سۭتۍ تہِ اِنٹرٛڈیوٗس کَرٕنۍ باقٕیَن یِمَن یِمَن ہَر کُنہِ چیٖزَن منٛز سُہ پھٔہلاوُن تاکہِ ہر کانٛہہ اِنسان یَژھِ زٲنِتھ ہر کُنہِ ڈِشُک ٹیسٹہٕ اَسہِ پَزِ پَنُن ٹیسٹُک تہِ واریاہ خیال تھاوُن اَسہِ پَزِ ہایجیٖنِک فُڈ کالٹی فُڈ ڈیٚلِوَر کَرُن اگر أسۍ ڈیٚلِوَر تہِ آسو کَران اَسہِ پَزِ بیٚیہِ واریاہَن مَسالاتَن ہُنٛد اگر أسۍ کانٛہہ مسالیت وٕنکٮ۪نَس چھِ یوٗز کَران تَمہِ سۭتۍ تہِ چھُ کھٮ۪ن چٮ۪ن اَصٕل بَنان مگر اگر أسۍ زیادٕ تہِ چھِ اِستعمال کَران تَمہِ سۭتۍ چھُ واریاہ اَصٕل بَنان اَسہِ پَزِ پَننٮ۪ن ہر کانٛہہ مصالَن ہُنٛد تہِ اِستعمال کَرُن تِم اَسہِ اَسہِ نِش چھِ واریاہ مسالہٕ شوٗنٛٹھ لیٚدٕر مَرژٕوانٛگَن ٲلہٕ بٔڈٕ ٲلہٕ لَکٕٹ ٲلہٕ شوٗنٛٹھ دالچیٖن أدرَک أسۍ چھِ یِمَن یِمَن سپایسَن ہُنٛد اِستعمال کَران اَجبایَن آ بٲدیانہٕ یہِ یِم چیٖز چھِ أسۍ کَران استعمال یِمو چیٖزَو سۭتۍ چھِ سٲنۍ ڈِشِز واریاہ ٹیسٹی بَنان ڈِفرَنٛٹ بَنان ہَر کُنہِ مُلکَس نِش ڈِفرَنٛٹ بَنان کینٛہہ فُڈ چھِ أسۍ یِتھ یوٗز کَران تِم چھِ أسۍ خٲلی بویلٕڈے یوت یوٗز کَران مگر تَتھ بویلٕڈَس منٛز چھِ أسۍ واریاہ مَسال زٲژ تَتھ اِستعمال کَران یُس ہٮ۪لدی چھُ بَنان یُس سٲنِس لایِف سِٹایلَس منٛز اَسہِ ضوٚرَتھ چھُ پیٚوان سون لایف سِٹایِل چھُ یوٗتاہ اَصٕل کہِ أسۍ چھِ کَران اٮ۪نہَنٕس اَتھ پنٛنِس اَمہِ کھٮ۪ن چٮ۪ن سۭتۍ کھٮ۪ن چٮ۪ن ییٚلہِ اَصٕل آسہِ اَکھ ہٮ۪لدی فیملی چیکھ بَنان اَکھ ہٮ۪لدی چیٖز چھُ گژھان اِنٹرٛڈیوٗٹ اَکھ ہٮ۪لدی اِنسان چھُ بَنان